اَگَر بٲےٚ بارنٮ۪ن ہنٛز کَتھ کَرو سِبلِنگ یِم بٲےٚ بارٕنۍ چھِ آسان تِم چھِ آسان مُختٔلِف مَطلَب تِمَن چھ آسان مِزاز اَلَگ اَلَگ تہِ یا اَڑٮ۪ن چھ آسان مِزاز رَلان تہِ اَگَر پَنٕنۍ کَتھ نِمو اَسہِ چھِ اَلَگ اَلَگ مِزاز یا باقٕے اَگَر ٲسۍ نِمو بٲےٚ بارٕٔنۍ یِمَن مُختٔلِف مِزاز آسہِ یِم نہٕ رَلان آسَن اَکھ أکِس سۭتۍ کیٚنٛہہ تِم مَطلَب یِم نہٕ رَلان آسَن اَکھ أکِس سۭتۍ اَکھ أکِس سۭتۍ کیٚنٛہہ اَگَر أسۍ نِمو فِزِکَل مَطلَب شَکلہِ رَلان نہٕ کیٚنٛہہ سُہ گوٚو اَکھ بیاکھ گوٚو تِہُنٛد مِزاز تہِ آسہِ نہٕ رَلان کیٚنٛہہ مَگَر نَہ شَکلے رَلان نَہ چھِ مِزازٕے اَسہِ رَلان أسۍ چھِ وارِیاہ مُختٔلِف اَکھ أکِس نِش